ہَسپَتالکِس اِنتظامَس مُطابِق تُہنٛز کیاہ راے چھِ تَتہِ چھا علاج گَژھان اَصٕل پٲٹھۍ تَتہِ چھا سِٹاف چھا اَصٕل ٹھیک وارِیاہ زیادٕ سِٹاف کِنہ کیاہ یوٚتام میٲنۍ راے چھِ کہِ بہٕ وَنہِ پَنٕنۍ یور أسۍ چھِ روزان کہِ اَسہِ چھِنہِ یور بِلکُل ٹھیک کِیٚنٛہہ اَکثَر اَگَر گَژھان چھِ کٲنٛسہِ کِیٚنٛہہ ایٚکسیڈَنٹ چھِ گَژھان کیٚنٛہہ یا بیٚیہ کیٚنٛہہ چھِ آسان تَتھ منٛز چھِ آسان بِہتَر کہِ گۄڈٕ نِمہون سُہ نَزدیکی ہَسپَتالَس منٛز تٔمس کَرَن گۄڈٕنِیُک علاج تٔتی مَگَر أسہِ وَنو پَنٕنۍ کَتھ أسۍ زَن نِمہون یہِ نَتہِ نَتہِ نہٕ آسہِ نہٕ تَتہِ ڈاکٹٲرٕس ایٚولیبٕل نہٕ آسہِ بیٚیہ کانٛہہ کیٚنٛہہ دَوَہ وَوَہ اَصٕل پٲٹھۍ ایٚولیبٕل پَتہٕ چِھ پیٚوان اَسہِ نِیُن ییٚتہِ لیٚکھَن کٲنٛسہِ ایٚڈمِٹ سُہ چھُ پیٚوان واتناوُن اَسہِ ہتھ ڈۄڈ ہتھ کِلو میٹر دور توٚتام چھِ تٔمۍ سٕنٛز حالَات گَژھان بیٚیہِ اُکنٕے پَتہٕ گوٚو سِٹاف نہ چھِ آسان ییٚتہِ یِم ییٚتہِ چھِ اَسہِ پَنٕنۍ ڈاکٹَر تِم چھِ ژَلان اور سِٹٮ۪ن منٛز چھِ ژَلان ییٚتہِ چھِنہٕ آسان ٹھیک کیٚنٛہہ وۄنۍ وُچھن تہٕ کَرَن اَصٕل پٲٹھۍ ٹریٹمیٚنٹ کیٚنٛہہ زَن چھِ آسان نہِ وۄنۍ اَگَر دَوَہ دِنۍ دَوہٕچ تہِ چھنہٕ کانٛہہ سہولیت تتہِ گَژھان کیٚنٛہہ نہ چھِ اَصٕل پٲٹھۍ پرٛژھان تم کیاہ چھِنہٕ کیاہ چھنہ نہ چھِ اَسہِ ہَسپَتالَن منٛز اَصٕل فیسَلٹی نہٕ چھِ کیٚنٛہہ گَژھان